تُہۍ کِتھ کٔنۍ چھُو قونوٗنی مَسلہٕ حل کَران تُہۍ کٔمِس نِش چھُو گژھان اگر تۄہہِ کانٛہہ تہِ قونوٗنی مَسلہٕ پیش یِیہِ مثلَن زٔمیٖنُک مَسلہٕ گَریُک مَسلہٕ تنخُک مَسلہٕ یا لونُک مَسلہٕ اگر اَسہِ نِش کانٛہہ تہِ قونوٗنی مَسلہٕ پیش یی أسۍ چھِ تمہِ خٲطرٕ ؤکیٖل صٲبَس کُن رُجوٗع کَران چاہے سُہ زٔمیٖنُک نیاے آسہِ یا گَریُک نیاے آسہِ یا تنخُک نیاے آسہِ یا قرضُک نیاے آسہِ